ہیٚلو اسلام علیکُم آ تُہۍ چھِو أتیہا رینہ آ تُہۍ چھِو برٛوکر اَسہِ اَسہِ اوس مَکان دیُن کِرایہِ پٮ۪ٹھ اِنکَم خٲطرٕ تہٕ تُہۍ ؤلِو ژٕے ہیٚے سون مَکانہٕ یہِ چھُ ییٚتتھٕے بَڈگامہِ مین چوکَس پٮ۪ٹھ چھُ یہِ کِہیٖنٛۍ نہٕ پانٛژھ دَہ مِنٛٹ لَگنو تۄہہِ توٚتام بیٚیہِ چھُ سورُے فیسلٹی چھِ تتھ تہٕ تتھ چھِ یہِ چھُ زٕ پۅہر مَکان چھُ یہِ یِم چھِ زٕ پۅہَر تہٕ بۅنہٕ چھِ ترٛےٚ کمرٕ پَتہٕ چھِ اَٹیچ أکِس کَمرَس چھُ اکھ اَٹیچ باتھ روٗم ہیٚرِ تہِ چھُ أکِس کَمرَس اکھ اَٹیچ باتھ روٗم بیٚیہِ چھُ کِچَن تتھ آ کِچَن چھُ بۅنے یوت کامن چھِ یمٕے زٕ کامن چھُ اکھ بہٕ چھَس یَژھان چھَس بہٕ یَژھان یہِ کِراے پٮ۪ٹھٕے دیُن مےٚ چھُنہٕ فِلحال امِچ یہِ مجبوٗری کیٚنٛہہ کیٛاز کہِ بہٕ چھَس دۅن ؤرۍیَن یَژھان یہِ دیُن فِلحال کِرایہِ پٮ۪ٹھ اَچھا یہِ چھُ واریاہ اَصٕل مَکان بیٚیہِ چھُ نوٚوُے بَنومُت اَسہِ بہٕ کرہو تۄہہِ فوٹوٗگرٛاف تہِ سیٚنٛڈ تہٕ تُہۍ کر تُہۍ کر دِیِو نظر تُہۍ کَر دِیِو نظر مےٚ چھُ ضروٗری مَطلَب جلدی آ ٹھیٖک چھُ اَچھا اسلام علیکُم